یُس مےٚ ہارَس گَرِ چھُ یُس مےٚ یہِ گُر گَرِ چھُ بہٕ ہسا کھژیوتھَس لاسٹ ٹایم ییٚلہِ بہٕ کھوٚتُس اَتھ گُرِس پٮ۪ٹھ سَوارِ اَسہِ ہسا اوس واریاہ یہِ دانہِ اوس اَسہِ تَتھ پٮ۪ٹھ کھالُن مگر چوٗنٛکہِ یۄس یہِ سَڑک چھِ تَتھ ہسا چھِ واریاہ ڈَگرِ تَتھ چھِ واریاہ بٔٹھۍ ییٚلہِ یہِ کھَسان تہٕ ییٚلہِ یہِ پَکان اوس تِمو بَٹھیو کِنۍ اَتھ ہسا ٲس ہٮ۪ٹہٕ لگان مگر مےٚ ہسا اوس بہٕ ہسا اوسُس کھوژان یِمَن ہٮ۪ٹَن تِکیٛازِ گُر اوس اورٕ یورٕ کران مےٚ اوس باسان مُشکِلات مےٚ اوس گژھان پریشٲنی بہٕ ما پٮ۪مہٕ ؤسۍ تہٕ تَمہِ ساتہٕ اوسُس بہٕ تھوڑا کھوژان مگر گُرۍ سوارِ چٮ۪نس چھِ واریاہ مَزٕ لگان